ہر أکِس ریاسَتَس چھِ آسان پَنُن پَنُن الگ الگ ڈانس یُس ڈانس چھُ یہِ چھُ واریَہو طریٖقَس أکِس رِیاستَس مَطلَب رِپریٚزیٚنٹ کَران پَننہِ جایہِ مَطلَب أسۍ وَنو نہٕ مَطلَب سون ڈانس چھ خوبصورت باقے ڈانس چھِ خراب نہ یہِ چھ گَژھان غَلَط وَنُن مَطلَب میون یہِ کتھ وَننک طریق چھُ مَطلَب ہر کانٛہہ ڈانس یُس چھُ آسان سُہ چھُ آسان خوبصورت پَننہِ پَننہِ جایہِ بہٕ کَرٕ پَنن کٔشیٖر ہٕنٛز کتھ ییٚتہِ چھِ واریاہ ڈانس ییٚتہِ چھِ أسۍ لڑی شاہ ونان روٚف کران چھَکٕر ونان یا باقے باقے چیٖز کران یِم ڈانس چھِ اَسہِ اکھ ہاوان ہِسٹری کِتھ پٲٹھۍ گوٚو یہِ ڈانس ڈانس اِوالو یہِ ڈانس کَپٲرۍ آو یتھ یتھ مَنٛز یتھ کَلچَرَس مَنٛز یتھ رِیاسَتَس مَنٛزتہٕ بیٚیہِ کیاہ میٚسیج چھِ اَسہِ یِم دِوان یم تہ چھِ ہاوان بیٚیہِ چھِ ہاوان یِم کینٛہہ تِم چیٖز یم یمو سۭتۍ أسۍ مَطلَب جاگر گَژھان چھِ اُجاگر گَژھان چھِ یمہ سۭتۍ اَسہِ ہیٚس ہیوٗ مِلان چھُ اگر أسۍ یہِ کرو مے بیٖامہ سۭتۍ ما گَژھِ یم جام چھِ أسۍ ہاوان بہٕ دمہ تۄہہِ مِثال اگر کانٛہہ فار فلنٛگ ایریا چھ کانٛہہ دوٗر ایریا پَہاڑَس پیٚٹھ چھنہ چھُ تمن کانٛہہہ موٗڑ آف نہ چھُ تمن کانٛہہ ٹرانسپورٹ نہ چھَکھ خَبَر واتان تتہِ چھِ واریاہ مُشکِلتتچ یم لوکَل کوٚمنِٹی چھِ یا یم پٔرمتۍ لیٚکھمتۍ چھِ تِم چھِ آرگَنایز کران کینٛہہ ڈآنس فارمز لایک بیٹی پَڑھاو بیٹی بچاو چھ تمو اکھ ڈانس وُچھمُت مےٚ تہِ تمو کوٚر آرگَنایز تمو دیُت اتکیٚن لُکَن ہیٚس کوٗر چھِ نہ بوج آسان کینٛہہ یِتھ پٲٹھۍ اکھ لٔڑکہٕ چھُ تِتھ پٲٹھۍ چھِ کوٗر تہِ یِم دۄنوے چھِ اِکوَل اِسلامَس مَنٛز چھ یمن دۄن اِکوَل یہِ دیُتمُت اِجازت تم چھِ ہاوان تمن تتھ مَنٛز وچھ مےٚ اکھ مےٚ کوٚر اکہ دۄہ اکھ پانہٕ سُہ چیٖز مَطلَب اۄبزٔرو مےٚ وُچھ تتھ مَنٛز تمو ہوٚو تتھ پٲٹھۍ سُہ لُکَن آسہِ ننان اَسہِ چھِ کوٗر چھ نہٕ آسان فضول کینٛہہ کوٗر چھِ اکھ پارٹ سوسایٹی ہُنٛد اِتھ پٲٹھۍ چھِ اکھ اکالاجِکَل بیلیٚنس بَڑان تکیازِ ہر کانٛہہ چیٖز چھ اکھ أکِس سۭتۍ جُڑِتھ آسان تِمو ہوٚو تتھ ڈراماہَس مَنٛز کِتھ پٲٹھۍ چھِ اکھ کوٗر أکِس سماجَس سۭتۍ لٔڑِتھ یا أکِس والدینَس سۭتۍ لٔڑِتھ چھِ پَنن پہچان بناوان پَنُن پان سَواران اکھ کہاوت چھِ اگر أسۍ نیٚچوِس دِمو تٲلیٖم سُہ مَطلَب سُہ دِمو تمۍ سے یٲژۍ تٲلیٖم بیاکھ کہاوت چھِ اگر أسۍ کورِ دِمو تٲلیٖم مَطلَب گوٚو اسہِ دِژ پوٗرٕ خاندانَس تٲلیٖم یُتھُے أسۍ کورِ تٲلیٖم دِوان چھِ سُہ چھِ پَننیٚن نسلَن تہِ آباد کران تمن تہِ اصل تٲلیٖم دِوان سُہ تہ چھِ یَژھان ام تہِ گٔژھ اصل آباد گَژھٕن فیوچرَس مَنٛز بیٚیہِ چھِ یِم باقے چیٖز ہاوان مَطلَب کیاہ چھُ چَلان آز کِتھ کیاہ چھُ چَلان آز سماجَس مَنٛز یِتھ پٲٹھۍ بیاکھ اکھ شو کوٚر مےٚ اٹیٚنڈ تِم ٲسۍ ہاوان تتھ مَنٛز مَطلَب ڈرگ اڈِکٹ تِم ٲسۍ ہاوان کِتھ پٲٹھۍ چھِ یِم سٲنۍ نوجوان پھَسیمٕتۍ یتھ مَنٛز ڈرگ اڈِکٹَن مَنٛز تہٕ أسۍ کِتھ پٲٹھۍ کم چیٖز ہیٚکو تِم یمو سۭتۍ أسۍ تِم پَننیٚن نوجوان ہیٚکو امہ مُصیبت نِش بَچٲیِتھ تمو دِژ کینٛہہ یِم ہیٚس دِتِکھ مَطلَب أسۍ کِتھ پٲٹھۍ ہیٚکو یہِ کٔرِتھ مَطلَب اۄبزٔرو اگر بَچَن شَرارت کھَسہِ یا تم آسَن واپَس وَسان تیٚمیُکۍ مَطلَب چھِ تِم چھِ ضوٚروٗری تمن چیٖزَن مَنٛز اِنوالٕو گٔمٕتۍ یمن چیٖزَن مَنٛز نہٕ تمن اِنوالو پَزِ ہہَ گَژھُن کِہیٖنۍ امہ سۭتۍ چھ وارہَن ہیٚس تہِ لَگان اَسہِ پَزِ پَننیٚن بَچَن پَننیٚن لَکٹیٚن شُریٚن امن نَظَر تھاوٕنۍ تاکہ یِم گٔژھ نہٕ کُنہِ غَلَط کامہ مَنٛز پھَسٕنۍ کِہیٖنۍ تہٕ بیٚیہِ چھِ اتھ مَنٛز یِم ونان اَسہِ کۭژاہ اہمیت چھِ پَرُن کۭژاہ اہمیت چھِ اصل صحت تہٕ صاف سُترا ماحول کوتاہ ضوٚروٗری چھ أکِس بَچَس خٲطرٕ تمس گَژھِ تمس گَژھِ نالیج گین تمس گَژھِ ذہن صاف یم چیٖز چھِ اَسہِ تمام یِم ہاوان اگر أسۍ یِم ڈانس کرو آرگَنایز یِمو چیٖزو سۭتۍ چھُ اَسہِ واریاہ ہیٚس مِلان